ہٮ۪لو اَلسلامُ علیکُم اَہَن حظ آ أسۍ چھِ ڈاکٹر صٲب اچھا اچھا ٹھیٖک اَتھ حظ گوٚو پٮ۪رَسٹٕمال کھیوٚن بیٚیہِ کھیوٚن یِہوٚے گرم ترٛیش چیٚنۍ وۄنۍ اگر نہٕ فرق گٔے تہِ تیٚلہِ یُن آفِسَس پٮ۪ٹھ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھِ وعلیکُم سلام